وعلیکُم سَلام اہَن حظ ٹھیٖک چھُو حظ اَہَن اَہن حظ اَز کِتھٕ کٔنٮ۪ن وٲتِو تُہۍ یور اَز چھُو حظ بیٚیہِ کیٚنٛہہ نِیُن بانہٕ وانہٕ اَہَن حظ آ آ آ تۄہہِ آ تۄہہِ نِیووٕ اَہن حظ آ تۄہہِ نِیو سُہ بوٚڈ یہِ سُہ سِٹیٖلوٗ سیٚٹ تہِ آ اَہَن حظ آ

یہِ حظ یہِ حظ ٲسی تَتھ پرٛوڈَکٹَس یی اَمہِ برٛونٛٹھ چھُنا تۄہہِ نٔمٕتۍ تِم تِم چھِ حظ اَصٕل کِنہٕ نہَ

اَہَن حظ آ مگر مگر مےٚ حظ چھِ باسان مےٚ دیُتمو تۄہہِ سیٚود ما تُہۍ ما چھُو گَرِ تَتھ کیٚنٛہہ یہِ بیٚیہِ کیٚنٛہہ کَران ییٚمہِ سۭتۍ سُہ پھُٹان وُٹان چھِ میٛٲنۍ میٛانہِ حِساب چھُ سُہ اَصٕل اَہَن حظ آ آ آ

اَہَن حظ

سۄ آسہِ صِرف مَنجولَس باقٕے مطلب یِم تِم گِلاس وِلاس تِم چھِ حظ ٹھیٖک کِنہٕ نہَ کِنہٕ تِم تہِ چھِ یِتھی مطلب اَکھ چھُو تۄہہِ اَتھ سِٹیٖل وۅتھان ہُہ ما حظ چھُس گژھان مطلب زیادٕ توٚت ما چھِ گژھان ہینٛڈٕل چھِ حظ اتھ ٹھیٖک کِنہٕ یِتہِ پھُٹہِ مگر میٛانہِ حِساب دیُتمو تۄہہِ سارِوٕے کھۄتہٕ اَصٕل

ٹھیٖک حظ چھُ مےٚ حظ مےٚ حظ باسیٛاو تۄہہِ چھُو یَتھ کالِٹی خراب مےٚ وُچھ یہِ کیٛاہ یہِ منٛجولا أتھ چھِ خرابٕے گوٚمُت ولہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ بیٚیہِ پھِر بیٚیہِ پھِرِ نِیِو تہٕ أسۍ دِمو اَصٕل یہِ باسیٛاو مےٚ یہِ چھُ خرابٕے اوسمُت أسۍ دِمو تۄہہِ بیٚیہِ پھِرِ اَصٕل ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ